اَسَلامُ علیکُم ہے جِناب تُہۍ چھو حظ اَجبہ رٮ۪سٹورَنٛٹ پٮ۪ٹھ اَسہِ ہَسا ٲسۍ یِم آرڈَر کٔرۍ مٕتۍ تُہُنٛد آرڈَر حظ نَسا ووٚت نہٕ کِہینۍ نہٕ اَسہِ ہَسا ٲسۍ کٔرۍ مٕتۍ رِستہٕ ٲسۍ کٔرۍ مٕتۍ آرڈَر گۄشتاب ٲسۍ کٔرۍ مٕتۍ آرڈَر یَکھٕنۍ ہَسا ٲسۍ کٔرمٕژ آرڈَر تِم نَسا وٲتۍ نہٕ وٕنہِ کِہینۍ نہٕ ییٚتہِ ہَسا گوٚو اَسہِ ہَسا چھُ پَژھٮ۪ن اَسہِ ہَسا چھُ اَسہِ ہَسا چھُ پَژھٮ۪ن یُن تِمَن ہَسا کِنۍ چھُ اوٚڑ گَنٛٹہٕ ہَسا لَگہِ تِمَن وٕنہِ تُہۍ ؤنۍ تو مےٚ تُہۍ دی وَ یہِ آرڈَر واتنٲیِتھ کِنۍ کِہینۍ نہٕ اَسہِ نَتہٕ سوٗزُہون کانٛہہ نَفرٕے أسۍ ہَسا چھِ تُہٕنٛدِس نَفرَس أمِس ڈَلؤری بایَس فون کَران حظ سُہ نہ سا چھُنہٕ واتان یور کینٛہہ نہ چھُ سُہ فون تُلَان تُہۍ ؤنِو مےٚ تۄہِہ چھُوَ سوزُن کِنہٕ نہٕ نَتہٕ سوٗزہُن بَدَل کانٛہہ نَفر یُس یہِ یوٚت واتنایہِ نَتہٕ یُس ہَسا تُہُنٛد یہِ ڈیٚلؤری باے چھُ یہِ چھُنہٕ فون وون تُلان یہِ چھُنہٕ فونٕے تُلان تُہۍ ؤنِو مےٚ یہِ چھا اگر تُہۍ سوٗزِو تیٚلہِ ؤنِو تُہۍ تی نَتہٕ ہَسا کَرَو أسۍ بیٚیِس بیٚیِس کُنہِ آرڈَر اَسہِ ہَسا چھُ پَژھٮ۪ن یُن تِمَن ہَسا گوٚو اوٚڑ گٲنٛٹ اوٚڑ أڑِس گَنٹَس منٛز ہَسا واتن تِم